یُس مےٚ ووت ٲں ڈیٚلِؤری سُہ اوس واریاہ زیادٕ اصٕل یِمو واتنوو بَرابر ٹایمَس پٮ۪ٹھ اور کمپٔنی تہِ چھِ واریاہ زیادٕ اصٕل یُتھ یِمو ہومُت اوس تیٛتھُے اوس ایٚکزیکٹلی ٲں یُِہُنٛد یہِ گِفٹ